شاہِد صٲب تُہۍ ؤنۍ تَو مےٚ تُہۍ چھُو کَرَان جاب ییٚتہِ ڈِسٹِرٛبوٗٹس نِش ییٚلہِ تۄہہِ صُبحن چھُ آرڈر واڈَر آسَان رَٹُن تہٕ پَتہٕ کَتھۍ پٲٹھۍ چھِ تُہۍ یہِ آرڈَر رَٹان تہٕ بیٚیہِ دۄہ کَتھ پٲٹھۍ چھِ تُہۍ أمِس یہِ ڈیٚلِوَر کَرُن یاسِر بوٗزِو حظ یاسر صٲب أسۍ ہسا چھِ کران کٲم اَسہِ ہسا چھِ ژندروار تہٕ بوٚموار چھُ أسۍ آسان مطلب کَمپنی ہُنٛد أصوٗل چھُ اَسہِ ژندرٕوار تہٕ بۄموار پیمینٹ ڈے أسۍ ہسا چھِ تمہِ دۄہ اکھ اَنان ؤگراے ؤٹِتھ پٔتِم بیٚیہِ ہسا چھِ أسۍ کٲم کران بیٚیہِ ہسا چھِ أسۍ آرڈر تہِ انن تپٲری کٔمِس کیاہ دُکاندارس کیاہ سٔٹاک آسہِ تراوُن تہٕ پتہٕ ییٚلہِ أسۍ بیٚیہِ دۄہ چھِ یِوان مطلب گُدامس پؠٹھ تہٕ أسۍ ہسا چھِ کٲم کران اَسہِ ہسا چھُ آسان رسیٖد بُک سۭتۍ اَسہِ ہسا چھُ آسان تتھ پؠٹھ باضٲبطہٕ تھوٚمُت آرڈَر لیکھِتھ مطلب کٔمِس کیاہ چھُ ترٛاوُن تہٕ پَتہٕ ہَسا چھِ أسۍ تَمہِ حِساب چھِ أسۍ پَتہٕ دُکانَس پؠٹھ مطلب گُدامَس پؠٹھ چھِ أسۍ آرڈَر بَناوَان کٔمِس کیاہ چھُ ترٛاوُن بِل وِل چھِ أسۍ تٔتی تھاوُن باضٲبطہٕ بَنٲیِتھ اۭں یہِ چھِ تھاوان لیکھِتھ مطلب کوٗتاہ پیمؠنٛٹ کیاہ کھوٚت امیُک تہٕ اَسہِ کَرَان ہسا چھِ أسۍ پَتہٕ تَمے دۄہ سُہ ڈیلِور پتہٕ ہسا یُس ہسا تمیُک سُہ پیمنٹ چھُ تمہِ مالُک سُہ پیمنٹ کھسان سُہ ہسا چھِ أسۍ پتہٕ بیٚیہِ بیٚیہِ ہفتہٕ ژنٛدٕروار تہٕ بوموار ہسا چھِ أسۍ پتہٕ سُہ پیمنٹ انان تٔمِس دُکاندارس نِش واپس